آ مےٚ چھِ یِوان نَلکُک آب سٔہ چھِ یِوان ناگہٕ پٮ۪ٹھ اَسہِ چھِ گامَس منٛز اَکھ ناگ تٔتی پٮ۪ٹھ چھِ یِوان آب نَلکَن منٛز سُہ چھِ واریاہ شُد تہٕ صاف آسان أسۍ چھِ سُہ چَنَس تہِ لاگان